ہاں ہٮ۪لو السلام علیکُم تُہۍ چھُو ٹھیٖک اۭں اَصٕل پٲٹھۍ اَسہِ حظ ٲس ژامَن ضوٚرَتھ ژامَن ٲس ضوٚرَتھ ژامَن ژامَن اۭں اۭں اَسہِ ٲس خانٛدرَس خٲطرٕ ژامَن ضوٚرَتھ اَہن حظ تُہۍ ؤنِو مےٚ ژامَن کَتھ کَتھ ریٹَس چھِ گژھان ژامَن کَتھ کَتھ ریٹَس چھِ گژھان

اۭں تُہۍ ؤنِو اَسہِ ژامَن کَتھ کَتھ ریٹَس چھِ گژھان اَہن حظ اَسہِ چھِ ژامنٮ۪س پَنٛداہ کِلوٗ ضوٚرَتھ اَسہِ حظ ٲس ژامَن ٲس ضوٚرَتھ بیٚیہِ اوس دۄد ضوٚرَتھ اَسہِ بوٗز تُہۍ چھُو دۄد واریاہ اَصٕل کٕنان اَسہِ چھِ دۄدَس وُہ کِلوٗ ضوٚرَتھ

اَہن حظ ژامنٮ۪س وُہ کِلوٗ بیٚیہِ تھٲیِو تُہۍ دۄدَس پٕنٛژٕ کِلوٗ اَچھا کِلوٗ کۭتِس چھِ گژھان اَر تٲجی اَچھا وۄنۍ کَم گژھٮ۪س نَہ کِہیٖنۍ ضٔروٗرَتھ اَسہِ تھٲیتو تِم تہِ لَگ بَگ دَہ کِلوٗ اَہن حظ بیٚیہِ تھٲیِتو تُہۍ یِمَے ژامَن وامَن ؤنۍتو ٹوٹَل حسابَہ کیٛاہ گژھِ تہٕ نَہ نَہ بیکری چھَنہٕ تھاوٕنۍ اَسہِ بوٗز تُہۍ چھُو کۄکَر وۄکَر تہِ کٕنان تھٲیتو کۄکَر وُہ مَرٕ مَشوَرٕ اۭں

تُہۍ أنِو یہِ گاندَربَل چھُو تُہۍ مطلب گاندَربَل تُہۍ سرینَگر یہِ اۭں اۭں جامعہ مسجِد نِشی اۭں اۭں آ بیٚیہِ اَہن حظ تُہۍ ؤنِو گۄڈٕ ریٹَہ ییٖژاہ وۄنۍ کَم کٔرِو تویتہِ دَہ دَہ رۄپیہِ کٔرِو تویتہِ کَم آ آ تُہۍ کٔرِو کَم تہٕ کیٛاہ چھِ اَتھ ونان أسۍ تہِ دِمو تیٚلہِ تۄہی نِش اَسہِ چھِ خاندَر زٕ ژور چھِ أسۍ یِمو تیٚلہِ تۄہی نِشَن اَگر اَسہِ باسہِ

أسۍ وٕچھو دۄد کِژھ چھِ ژامَن کِژھ چھِ تہٕ اَدٕ کیٛاہ اِدٕ کیٛاہ